گۄڈٕ وٕچھِ أسۍ یُس یہِ سون ڈِسٹِرٛک بارہمولہ چھِ ییٚتہِ چھِ واریاہ اَصٕل فیسلٹی میٚڈی میٚڈیٖکل فیسلٹی چھِ ییٚتہِ واریاہ اَصٕل گۄڈںٮ۪تھٕے وٕچھو أسۍ ییٚتہِ ییٚتہِ چھِ پرٛایمری سٮ۪نٹر مِڈٕل سٮ۪نٹر تہٕ سَب ڈِسٹِرٛک ہاسپِٹَل تہٕ ڈِسٹِرٛک ہاسپِٹَل یِمَن منٛز چھِ مان ژٕ واریاہ یِم اٮ۪کٕسپٲٹ ڈاکٹٔرٕز چھِ نیٚبرِم ڈاکٹر تٕم چھِ یِوان یور مان ژٕ أچھَن ہٕنٛدۍ ڈاکٹر چھِ یِوان کَلٕکۍ ڈاکٹر چھِ یِوان کَنَن ہٕنٛدۍ ڈاکٹر چھِ یِوان مان ژٕ ییٚتہِ چھِ میٚڈیٖکَل ٹیٖم تہِ یِوان ییٚمہِ سۭتۍ مان ژٕ سٲنِس میٚڈِکل یَتھ ڈِسٹِرٛک ہاسپِٹَلَس منٛز اَسہِ چھِ یِوان فِرٛی دَوا تہِ دِنہٕ یِم تہِ غریٖب آسَن یا تِتھۍ تِمَن تہِ چھِ اِوان اَصٕل پٲٹھۍ اَتہِ واتنہ اٮ۪مبُلٮ۪نسہٕ چھِ اَتہِ مان ژٕ یہِ تہِ یُس بیٚیہِ اَپٲرۍ روڈ ووڈ چھِ سُہ تہِ چھِ واریاہ اَصٕل ہاسپِٹَلَس تام ییٚمہِ سۭتۍ اَسہِ واریاہ آسان چھِ کانٛہہ چھِ آسان واریاہ زیادٕ بِمار سُہ چھِ ہٮ۪کان واریاہ مان ژٕ أصٕل پٲٹھۍ مان ژٕ سفر تہٕ تَے تَے کٔرِتھ تٔمِس چھِنہٕ کانٛہہ تہِ مُشکلات واتان کینٛہہ بیٚیہِ یِم ڈاکٹر چھِ اَتہِ یِم چھِ واریاہ ہٮ۪لٕتھ مان ژٕ کِیَر کَران پرٛٮ۪تھ کٲنٛسہِ پیشَنٹَس سۭتۍ واریاہ کِیَر کَران اگر کانٛہہ بِمار آسہِ أمِس چھِ أصٕل پٲٹھۍ تٔمِس تٔمِس واتان مان ژٕ دَوا بیٚیہِ یۄس یہِ میٚڈِسَن چھِ یہِ چھِ سُہ چھِنہٕ یِم ڈُبلِکیٹ کینٛہہ سۄ چھِ آرجِنَل میٚڈِسَن مان ژٕ تِم دَوا سۭتۍ چھِ أصٕل پٲٹھۍ فرق فرق گژھان بیٚیہِ یِم اٮ۪مبُلٮ۪نٕس چھِ یِم تِم چھِ آسان ژُوُہ گَںٛٹہٕ مان ژٕ تَیار مان ژٕ پرٛٮ۪تھ ساتہٕ چھِ اَتہِ ڈاکٹر آسان ٹُوَنٹی فور اَوٲرٕز چھِ اَتہِ ڈاکٹر آسان پرٛزَںٹَ نٔرٕس مان ژٕ کُنہِ تہِ ساتہٕ پیٚیہِ پیشٮ۪نٛٹ بِمار تمہِ ساتہٕ چھِ اورٕ ہٮ۪کان اِنسان گٔژھِتھ اَتھ ڈِسٹِرٛک ہاسپِٹَلَس منٛز یِم نیٚبرِم پٮ۪ٹھ چھِ اورٕ مان ژٕ سٕپیشَلِسٹٕز یِوان اور مان ژٕ کینٛہہ کُنہِ تہِ کُنہِ چھِ کُنہِ تہِ تانَس آسہِ دود أچھَس آ أچھَن آسہِ دود کَنَس آسہِ دود أچھَن آسہِ دود ہاٹَس آسہِ دود مان ژٕ پرٛٮ۪تھ کانٛہہ ڈاکٹر میلہِ اَسہِ اَتہِ اَتہِ ییٚتہِ چھِنہٕ اَسہِ سانہِ ہاسپِٹَلَس کانٛہہ تہِ ٹٮ۪نشَن وٮ۪نشَن کِہیٖنۍ